مےٚ اَنے گۄڈنیُک چیٖز کریٖم تَتھ اوس کریٖم اَنے مےٚ گۄڈنیُک چیٖز تمہِ سۭتۍ گٔیے مےٚ واریاہ اصل بُتھ سۄ ٲس پیٚوان شامَن شامَن مَتھٕنۍ تمہِ سۭتۍ گٔیے صاف بُتھ یِم یِم بٕتھِس چھِ آسان کرٛہنیار سُہ ژَجاو سورُے یِم دانو سۭتۍ داغ چھِ آسان تم ژَجے سٲرٕے سۄ کریٖم ٲسٕس بہٕ اَتھَن تہِ مَتھا اَتھِ تہِ گٔیے واریاہ زیادٕ اصل سۄ ژھانٛجے مےٚ پَتہٕ واریاہ زیادٕ مگر سۄ بَنے یہِ نہٕ سُہ اوس گۄڈنیُک چیٖز یُس مےٚ واریاہ اصل باسے یاو سۄ ٲس میٲنٛۍ سۄ کریٖم